اگر أسۍ کَتھ کَرَو تمہِ کِتابہِ ہنٛز یمہِ سۭتۍ مےٚ وَدُن چھُ آمُت یمہِ سۭتۍ مےٚ سۄ اِموشنٔلی واریاہ سُہ اَٹیک زَن مِلیو مےٚ تہٕ بہِ وَنہٕ یِتھ کنٛۍ زِ اَکھ کِتاب چھِ مےٚ چھِ واریاہ یِژھ کِتابہٕ پَرِمَژٕ یہِ چھُنہِ کِہیٖنۍ کہ مےٚ آسہِ نہِ کِہٕنۍ پٔرمِژ مےٚ چھِ واریاہ زِیادٕ یِژھ کِتابہٕ پَرِمَژٕ تہِ اَکھ کِتاب وَنہِ بہٕ تمِیُک اَکھ تھوڑا پورشَن چھُ مےٚ مطلب پوٚرمُت ڈیری آف اےٚ یَنگ گٔرٕل اینی فرینک چھَ یہِ لیٚکھان سُہ چھِ آسان لَکٕٹۍ اَکھ بٔچی یُس یہِ لیٚکھان چھِ تہٕ سُہ چھِ تمہِ زَمانُک لیٚکھان یمہِ زمان ہِٹلَر اوس روٗل کَران باقیَن مُلکَن پِٮ۪ٹھ تہٕ أسۍ سٲری زانَو کہ ہِٹلَرَن کوتاہ ظُلُم چھُ کوٚرمُت کوتاہ تٔمۍ چھ لُکَن اِزاہ واتنومُت تہ لوکو کوتاہ چھُکھ تٔمۍ سٕنٛدۍ وَقتہِ سَفَر وات سَفَر کوٚرمُت یعنی کہ مُشکِلات چھِ تِمَن دَرپیش آمٕتۍ اَکھ لیٖڈَر گَژھِ یُتھ آسُن زٕ تٔمۍ سٕنٛدۍ وَجہہ سۭتۍ گَژھِ نہٕ لُکَن مُشکِلات یِن کِہینۍ تِم گَژھن نہِ سَفَر کرٕنۍ کِہینۍ تم گَژھَن اکھ لیڈَر گَژھِ واریاہ اصِل آسُن دانا دار گَژھِ آسُن مگر اگر أسۍ کَتھ کَرَو یُس یہِ لَکٕٹۍ بٔچی اینی فرینک ییٚلہ یہ آسان چھِ یہ آسان چھِ شاید شُراہ ؤرش کِنہِ کیٛاہ تھام مےٚ چھُ نہِ وِنکیٚن یاد یِوان کہینۍ آسان چھِ یہِ واریاہ لَکٕٹۍ تہ یہِ چھِ اَکھ مطلب ڈیلی چھِ آسان یہِ اَتھ لیٚکھان اَتھ پَننہِ کِتابہِ پٮ۪ٹھ تہ اَکہِ دوہ چھِ یہِ لیٚکھان ییٚلہ ہِٹلَر چھُ اَٹیک کَران سُہ چھُ جِوزَن سارنٕے ماران تہ یِم تہ چھِ آسان جِوٕز تہٕ پَتہِ چھِ گَژھان کٲم یہِ کِتھ کٔنۍ چھِ وَنان میٲنِس بٕڈبَبَس کیٛاہ کوٚرُکھ میانہِ ماجہِ یِم سٲری چھِ پَتہِ ژوٗرِ بہوان کِتھ کٔنۍ کیٛاہ کوٚر مطلب صُبُح کِتھ کٔنۍ گوٚو سِٹاٹ ییٚلہ سُہ پَتہ ایٚنڈنگ چھِ وَنان مطلب أمِس چھُنہِ پَتہِ کٕہٕنۍ روزان یِم چھِ واریاہ مُشکِلات یِواں اکھ پیش اکھ لوٚکٕٹ بٔچی یُس گُڈِنۍ چھِ آسان گِندان تٔمِس چھِ پیٚوان یِتھ یِتھ چیٖز وٕچھِنۍ یُس نہِ اِنسان تَصَوُر چھ ہیٚکان کٔرِتھ تہٕ تٔمِس چھُ واریاہ مُشکِلات یِوان تتھ منٛز تہٕ امہ سۭتۍ گوٚو مےٚ واریاہ سُہ اِموشنٔلی گٔیَس بہٕ بہٕ ٲسِس زَن واریاہ گوٚو مےٚ سُہ دِماغَس پٮ۪ٹھ اَثَر امہِ کِتابہِ سۭتۍ بیٚیہ چھِ مےٚ واریاہ یِتھےکٔنۍ چھِ مےٚ بِیاکھ کِتاب اکھ پٔرمِژ پیٖرِ کامِل تہِ سُہ چھِ بالکُل وَدٕنۍ لایَق اَکھ دٔلیٖل یہِ تَتھ منٛز گَژھان چھُ